أسۍ چھِ کَران امہِ ساتہٕ تہِ کراکروچ یا کینٛہہ تہِ کیوٚم ویوٚم آسہِ کِچنَس مَنٛز یا ٹویلٹَن مَنٛز أسۍ چھِ تمہِ ساتہٕ یوٗز کَران یوٗتاہ تہٕ تیوٗتاہ صَفٲیی تھاوان مَطلَب بانہٕ یِم بٔرمِت آسَن تِم چھِ نہٕ سِنٛکَس مَنٛز تھاوٕنۍ آسان کینٛہہ تمہِ ساتہٕ چھِ پَزِ اَسہِ سۭتی جَلدی جَلدی صاف کَرٕنۍ یِم بانہٕ کیازکہِ کراکروچ چھِ زیادٕ اَٹریٚکٹ گَژھان یمنے چیٖزَن ییٚتیٚتھ کینٛہہ کھیٚنہٕ چیٖز کاکروچ چھُ تَتھ اَٹریٚکٹ گَژھان تہٕ بییٚہِ چھِ أسۍ کاکروچ خٲطرٕ کَران اِستِمعال پَتہٕ کینٛہہ نیٖم یا چھِ سُپرے وُپرے یِوان تمہِ خٲطرٕ تہٕ گَلان چھِ سۄ سُہ تِم کراکروچِز بییٚہِ چھِ أسۍ یوٗتاہ تیٚوتاہ ڈسٹبِن دٕنان جَلدی جَلدی تاکہِ گَندٕگی سۭتۍ چھِ زیادٕ یہِ اَٹریٚکٹ گَژھان یِم کیٚمۍ ویٚمۍ تہٕ بییٚہِ چھِ أسۍ کَران کٲم یوٗتاہ تہٕ تیٚوتاہ تَتھ صَفٲیی تھاوان ہایجیٖن تھاوان کِچَن تھاوان صاف تہٕ یِم روڈنٹ چھِ ہیٚکان دوٗر گٔژھِتھ نیٖم چھِ کَران اِستمال تمہِ خٲطرٕ یا چھِ یا چھِ سُہ ہُہ لیٚدٕر پِنٛچ اکھ لیٚدٕر چھِ أسۍ سۄ کٲشِر پٲٹھۍ وَنان لیٚدٕر آب تراوان تہٕ گَژھان چھِ تِم غٲب یا چھِ تَتھ وَنان بیاکھ بورِک ایٚسِڈ تہِ تمہِ سۭتۍ تہِ چھِ ہیٚکان کاکروچ دوٗر گٔژھِتھ ٹایلیٚٹَن مَنٛز چھِ یوٗتاہ تہٕ تیٚوتاہ تِم ہول زَدٕ وَدٕ اَگَر کُنہِ جایہِ آسَن تِم تھاوٕنۍ بَنٛد تِم روڈنٹ یا کاک کراکروچ چھِ ہیٚکان تَتھ مَنٛز پَتہٕ سَبدِتھ کِہیٖنۍ باتھ روٗمَس مَنٛز باتھ روٗمَس مَنٛز چھُ کَرن بییٚہِ کٲم آسان یوٗتاہ تہٕ تیٚوتاہ صفٲیی تہٕ یِم روڈنٹ تہٕ کاکروچ چھِ دوٗر گَژھان تمے سۭتۍ تَتھ چھِ بییٚہِ أسۍ لَگاوان باتھ روٗمَن ہارپِک بورِک ایٚسِڈ تمے سۭتۍ چھِ یِم دوٗر گَژھان